ہیٚلو وعلیکُم السلام ٹھیٖک چھُو حظ اچھا سیوِنگ ایٚکاونٹ چھُو کھولُن ٹھیٖک چھُ ٹھیٖک چھُ تۄہہِ کَتھ بیٚنکَس پٮ۪ٹھ آسوٕ ویٚژھان کھولُن یہِ سٲنِس بیٚنکَس پٮ۪ٹھ جے کے بیٚنک جے کے بیٚنکَس ٲسِوا ویٚژھان کھولُن کَتہِ چھُو روزان کیٛاہ کران کیٛاہ چھُو بِزنٮ۪س چھُو کرُن ٹھیٖک اگر بِزنٮ۪س چھِ تیٚلہِ گوٚو سی ڈی ایٚکاونٹ کھولُن سُہ گژھوٕ تۄہہِ زیادٕ اصٕل آ سیٚوِنگَس روزِ تۄہہِ لِمِٹ وِمِٹ یَتھ لِمِٹ وِمِٹ روزان کِہیٖنۍ تہِ ٹھیٖک چھا آ یِم چھِ آسان اَتھ

اچھا ٹھیٖک ٲخر یہِ چھِ تُہٕنٛز مرضی یُس تۄہہِ ویٚژھو کھولُن کانٛہہ ٹینشَن اچھا فارملٹی کیٛاہ چھِ فارملٹی چھِ گۄڈٕنِچی کتھ گژھوٕ تُہۍ آسٕنۍ کپوارے روزان ٹھیٖک چھا کیٛازِ یِم اوُٹسایِڈٲرٕس چھِ یِم اَسہِ یَتھ پَنٛنِس زوٗنَس منٛز چھِ روزان مین برانچ کپوارہَس منٛز یٔمۍ کِس ایٚرِیا ہَس منٛز چھِ یِوان یہِ چھِ خٲلی تِمنٕے یوت أسۍ ییٚتہِ ایٚکسیٚس دِوان امہِ موجوٗب تِکیٛازِ یِم زَنہٕ باقٕے نیٚبرِم چھِ یِوان تہٕ تٕم چھِ تورٕکۍ بیٚنگ چھِ پتہٕ گژھان سفر تِمَن چھِ گژھان پرابلِم ٹھیٖک چھا یہِ چھِ اَتھ چھِ دوٚیِم کَتھ گژھِو تۄہہِ آسٕنۍ آدھار کارڈ آدھار کارڈ أنزیٚو تُہۍ تہٕ بیٚیہِ چھُو تۄہہِ کُنہِ جایہِ ایٚکاونٹ ویٚکاونٹ چلان امہِ برۄنٛہہ کِنہٕ کُنی نہٕ اچھا وٕنہ چھُو نہٕ توہہِ کُنی ایٚکاونٹ چلان کہینۍ چھِنہٕ پرواے تُہۍ أنزیٚو فوٹوٗگراف زٕ پَنٕنۍ آدھار کارڈ أنزیٚو تُہۍ باقٕے وُچھَو أسۍ ییٚتنَسَن کیٛاہ بیٚیہِ چھُو تۄہہِ سِنٛگنِچر وغیرہ کَرُن بیٚیہِ أنزیٚو تُہۍ ایٚفِڈیوِٹ اَکھ ٹھیٖک چھا ضُروٗری وٕنکیٚس ہیٚکَو أسۍ تمہِ بغٲر کھوٗلِتھ تہٕ مگر تَتھ چھِ یہِ چیٖز زِ ایٚفِڈیوِٹہٕ سۭتۍ چھِ گژھان پگاہ اگر تۄہہِ پین کارڈ وین کارڈ اتھ چھِنہٕ ڈاکِمیٚنٹ پَتہٕ بار بار پیٚوان بَدٕلاوٕنۍ کِہیٖنۍ تہِ آ سُہ چھِ تھوڑا سیٚکورٹی خٲطرٕ اَہَن سا آ اَتھ منٛز أمِس نہ سا چھِنہٕ کٕہٕنۍ تہِ اِشوٗ کانٛہہ اِلیٖگَل مسلہٕ چھِنہٕ کیٚنٛہہ چھِنہٕ تمہِ موجوٗب أنزیٚو تُہۍ ایٚفِڈیوِت اَکھ تہِ سۭتۍ ٹھیٖک چھا بِلکُل بیٚیہِ أنزیٚو تُہۍ فوٹوٗ فوٹوٗگراف اَکھ زٕ أنزیٚو سۭتۍ فوٹوٗگراف اَکھ زٕ أنزیٚو تُہۍ سۭتۍ بیٚیہِ چھُ اَتھ لگان یہِ کیٛاہ چھِ اَتھ وَنان یہِ حظ یہِ اَتھ چھِ پیٚوان تھاوُن ڈِپازِٹ ساس رۄپیہِ روزِ چھُو تۄہہِ اَتھ تھاوُن ڈِپازِٹ ٹھیٖک بِلکُل سیٚوِنٛگَس چھِ پیٚوان اَکھ ساس ہمیشہ اَتھ چھِ اَتھ لَگہِ نہٕ کِہیٖنۍ بَس تُہۍ یِی ییٖزیٚو تھوڑا چھِ کٲم آز زیادٕ پہنتھ اَتھ لَگن زیادٕ کھوتہٕ زیادٕ زٕ ترٛےٚ دۄہ دۄیہِ ترٛیےٚ دۄہٕے یِیٖزیٚو تُہۍ أسۍ کَرَو تۄہہِ پاس بُک ییٚتہِ اِشوٗ تۄہہِ آسوٕ ایٚکاونٹ بنیومُت سُہ چھُنہٕ کانٛہہ مسلہٕ آ آدھار آدھار أنزیٚو تُہۍ ٹھیٖک چھا آدھار أنزیٚو تُہۍ فوٹوٗگراف أنزیٚو تُہۍ آدھارُک فوٹوٗسِٹیٹ أنزیٚو تُہۍ زٕ کٔرِتھ فوٹوٗگراف ساس رۄپیہِ یُس اَتھ گۄڈٕنٮ۪تھ تُہۍ کٔرو تمہِ پَتہٕ گژھِ یہِ ایٚکاونٹ چالُو ٹھیٖک چھا بِلکُل بِلکُل چلو ٹھیٖک چھُ